یِم اَسہِ نزدیٖک ٹیوٗرِسٹ پٕلیس چھِ تِمن منٛز چھِ یِوان اہربَل چھُ یِوان واٹر فال چھُ تَتہِ بیٚیہِ چھُ یِوان آ آ پیر کی گٔلی تہٕ اۭں بیٚیہِ تہِ چھِ کیٚنہہ مُختٔلِف جایہِ یِمن منٛز مَگر لوکلٕے چھِ گژھان پیٖر کی گٔلی چھِ ییٚتہِ اَصٕل پٲٹھۍ واریاہ جا اَصٕل یہِ ہاں مَشہوٗر جاے اکھ یور لُکھ گژھان چھِ نٮ۪برِم ٹیوٗرِسٹ تہِ چھِ یِوان تہٕ لوکَل تہِ چھِ واریاہ زیادٕ تور گژھان اہربَل چھُ واریاہ زیادٕ مَشہوٗر اہربَلُک یُس فَال واٹر فال چھُ تور تہِ چھ واریاہ زیادٕ گژھان آ اَتہِ اَہربَل اۭں کوٗتاہ خرچہِ لَگہِ اَتہِ چھےٚ نہٕ تیٖژ خرچی لَگان کِہینۍ تِکیازِ اَتہِ چھِ پارکِنگ فری رۄپیہِ دہ چھِ تور تَتھ دِنہِ تہٕ کَرٕنۍ چھےٚ اینٹری یہِ چھُنہٕ مَسلے کانٛہہ تَتٮ۪ن چھُ ہوٹَل تہِ تِمن چھنہٕ کِراے تہِ تیٖژ آسان کیٚنٛہہ تِمن چھِ تۄہہِ آ راتَس رۄپِیَس ٲٹھ شیٚتھ ٹوٚ رۄپِیَس ژور ہَتھ پانٛژھ ہَتھ دِنۍ تُہۍ ہٮ۪کِو راتَس اَصٕل پٲٹھۍ بِہِتھ بِہتھ پیٖر کی گٔلی چھِنہٕ جٔنرٔلی راتَس بیٚہوان کیٚنہہ تِکیازِ تَتہِ چھےٚ نہٕ ہوسٹل ہوٹَل فیسَلٹیز کِہینۍ تور چھُ ٹریوٕل پونسٕے یوت یِم تہِ پونسہٕ یا کِراے لَگن توٚتامتھ تیٖل گژھِ خرٕچ تہٕ بُکِنگ ہٮ۪کہِ کٔرِتھ اکھ ٹیوٗرِسٹ گٲڑ اکھ تہٕ سُہ ہٮ۪کہِ تٔمِس تور نِتھ سُہ ہیٚیہِ تٔمِس رۄپیِس ترٛےٚ ہَتھ ژور ہَتھ اورٕ یور پھیرَس نِتھ کٔرِتھ أنِتھ بیاکھ جاے چھےٚ اَسہِ کونسَر ناگ یَپٲرۍ یِوان نَزدیٖک تہٕ تور چھُ راتھ لَگان پَکنَس تہٕ تور چھِنہٕ ٹرانَسپوٹٕچ فیسَلٹی کِہینۍ تہِ ایٚولیبٕل سۄ تہِ چھےٚ مَشہوٗر جاے اکھ لوکَل چھِ کَنٹِنیو تور گژھان تَتھ چھِنہٕ پونٛسہٕ تہِ تیٖتۍ لَگان کیٚنہہ کھٮ۪ن چٮ۪ن پانہٕ تُلُن سۭتۍ تہٕ کھٮ۪ن چٮ۪ن چھُ سۭتۍ تُلُن پانہٕ تہٕ تَتہِ پٮ۪ٹھ چھِ کَرٕنۍ کٲم اہربَل پٮ۪ٹھ چھِ تَتھ سیٚود پٲٹھۍ گایڈَنٕس اکھ آ اکھ روٗٹ اکھ نیرن تور تہٕ سُہ چھُ فالو کَرُن تَمہِ خٲطرٕ چھُنہٕ تَتھ چھُنہٕ سُپیٚنڈ کرٕنۍ پونٛسہٕ وونٛسہٕ خرچاوٕنۍ تیوٗت کیٚنہہ تور چھُ ٹینٹ نیُن پَنٕنۍ کھٮ۪ن خرچہِ کھٮ۪نہٕ خُراک نیُن سُہ چھُ پَکناوُن تور تہٕ پَکناوُن چھُ تور تہٕ کھیٚون چھُ راتس بیٚہیہِ دۄن رٲژَن بیٚہیہِ سُہ چھُنہٕ تیوٗت ایٚکٕسپینسِو زیادٕ رۄییہِ چھَنہٕ تور گژھان خَرٕچ کِہینۍ تہِ تہٕ تَتہِ پٮ۪ٹھ روٗد ییِ ٹَونَس منٛز چھُنہٕ جَنرٔلی اور یور کٔہٕنۍ تہِ نَزدیٖک ٹیوٗرِسٹ اٹریکشن اٹریکٹو پٕلیس بیٚیہِ تہِ چھِ کیٚنٛہہ جایہِ یور لُکھ گژھان چھِ آ سٲرَس تہٕ یِمن یِمن جاین پٮ۪ٹھ چھِ ٹیوٗرِسٹ گژھان یِمن یِمن جاین پٮ۪ٹھ یِم یِم آیہِ پونٛسہٕ خرٕچ چھِ گژھان تہٕ تہِ کوٚر اَسہِ بیان